وعلیکُم سلام ٹھیٖک چھِو حَظ نِیاز صٲب آ اَصٕل پٲٹھۍ تُہۍ چھِو ٹھیٖک نیاز صٲب سٲری ٹھیٖک اَصٕل پٲٹھۍ تُہۍ چھِو ٹھیٖک آ اَصٕل رمضان درٛاو ٹھیٖکٕے دُ وۄنۍ گٔے وُہے دۄہ تہٕ زنٛگے گٔے بِہتھ وۅنۍ چھِ لاسٹَس لاسٹ میٛون دَہ دۄہ چھُ آسان واریاہ مُشکِل بیٚیہِ چھُ یِم یتھ منٛز مےٚ باسان دۄہ تہِ آسان بٔڈۍ

اَہنوٗ شُرٮ۪ن ہا چھُ شُرۍ یا چھِ أزکی پیٹھٕے دپان تماشہٕ گژھن آسٕنۍ پلو گژھن آسٕنۍ تی اوسُس سونچان خرچہٕ خرچہٕ تہِ چھُ کرُن یِمن خٲطرٕ اَہنوٗ کَران پُلان چھِ یتھٕ پٲٹھۍ نفرس ہٮ۪تھ چھِ دَہ پنٛداس ساس تٔمۍ دوٚپ اِنشااللہ عیٖذ عیٖذ عیٖذ عیٖذ برٛونٛہہ زٕ دۄہ دِمو تۄہہِ أسۍ پۄنٛسہٕ نہَ حَظ ضروری چھُ پرٛتھ کٲنٛسہِ شُرِس چھِ یِمن تہِ چھُ ضروری پلو وونۍ کیٛاہ کرو بیٚیہِ چھِ بیٚیہِ چھِ تَمہِ ورٲے چھِ پتہٕ تَمہِ ورٲے چھُ پتہٕ بیٚیہِ چیٖز تہِ عیٖدِیان ویٖدیان تہِ چھُ پٮ۪وان شُرٮ۪ن دِیُن لاسٹہٕ یِمن دَہن دۄہن چھُ عبادتا ویبادتا جان پٲٹھۍ کَرٕنۍ تہٕ تَمہِ پتہٕ گژھِ انشااللہ عیٖدا ویٖدا تہِ کَرو تہٕ پتہٕ وُچھُو کیٛاہ آ عیٖد مۄکلہِ مےٚ باسان بیٚیِس دۄہ بہٕ سوزے ژےٚ کیٛاہ باسان عیٖز دۄہے گژھوا کِنہٕ بیٚیِس دۄہ

تیٚلہِ گژھو بیٚیِس دۄہ یہِ فاریکی سان

کیٛاہ ضروٗرت چھا پونٛسن ہٕنٛز وولہٕ یِتھٕ کٔنۍ چھا پرواے تِمو رۄپیو پنٛداہو ساسو منٛز دمہو تۄہہِ تہِ پانٛژھ شےٚ ساس رۄپیہِ اےٚ کیٚنٛہہ کیٚنٛہہ کیٚنٛہہ نسا چھُ نہٕ کیٚنٛہہ چھُ نہٕ کیٚنٛہہ چھُ نہٕ پرواے پتہٕ أسۍ کتہِ مونٛگ نتہٕ واپس تۄہہِ سٲری ٹھیٖک اَصٕل پٲٹھۍ تُہۍ چھِو ٹھیٖک ہٮ۪مو انشا اللہ جلدی ہٮ۪مو وۅنۍ گٔژھِ رۄب تھاوُن یہِ ماہِ رمضان تہِ إٔہٕنٛدِ ناوس آ آ بیٚیہِ گژھن قبوٗل قبوٗل روٗزٕنۍ تہٕ بس چلو بیٚیہِ آدٕ سا چلو آدٕ سا بِہو رۄبس